ہیٚلو سَلام علیکُم تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ صحت چھا ٹھیٖک تُہۍ حظ اوسوٕ فون کوٚرمُت تُہۍ چھِ یہِ پارَک وارَک کیٚنٛہہ بَناوٕنۍ آ أسۍ حظ چھِ ہارٹی کلچر ڈِپارٹمٮ۪نٛٹ پٮ۪ٹھٕ أسۍ چھِ پارکہٕ وارکہٕ بَناوان آ تۅہہِ چھُوا یہِ تھوڑا ڈِٹیلٕز ڈٹیل وِٹیل پےَ مطلب پَتہٕ کیٛاہ چھُ یہِ

ٹھیٖک ٹھیٖک بَرابر

اچھا تُہۍ ؤنۍتَو مےٚ یہِ تۅہہِ چھُوا سایڈس بَناوٕنۍ یہِ بیڈ پوشن ہٕنٛدۍ بیڈ کہِ نہٕ تُہۍ چھُو صِرف پارکٕے یوت بَناوٕنۍ تُہۍ ؤنۍتو مےٚ یہِ پُلاے چھا سُکیر پُلاٹ کِنہٕ ریکٹ اٮ۪نٛگوٗلر پُلاٹ اَچھا تھوڑا تھوڑا اَچھا ٹھیٖک تھوڑا سُکیر پُلاٹس پٮ۪ٹھس ٹھیٖک ٹھیٖک اَتھ چھِ آ ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ اَتھ آسہِ بیٚیہِ سایڈس اَکہِ سایڈٕ چھُس پاتھ تہِ بَنٲوتھ برابر ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ اَتھ دَرمُن کۄس کالٹی لٲگِو تُہۍ اَتھ چھِ یِوان اَتھ چھِ یِوان اَکھ گوٚو نیچرل نیچرلس منٛز باسٮ۪و تۅہہِ نیچلرس منٛز چھِ یہِ کہِ گاسہٕ تہِ یِوان تَتھ چَھنہٕ مطلب گاسہٕ چھُ نیچرل اَگر أسۍ لَگاوَو نا تَتھ منٛز یِیو تۅہہِ گاسہٕ تَتھ چھَو تۅہہِ محنت کَرٕنۍ ضروٗری اَدٕ تَتھ دِمو أسۍ نَفر تہِ مگر تیٚمِس چھِ تۅہہِ پتہٕ الگ پٲٹھۍ پیٚے کَرُن سُہ گَژھِو مےٚ باسان کاسٹلی اَز چھِ یِوان تقریٖبن چھِ اَز یِوان یِم سِنتھٹِک یِم لانٕز چھِ یِوان تۅہہِ چھُو تۅہہِ چھُو باسان سیٚود مطلب یہِ نیچرل نیچرل دَرمُن آ نہَ نہَ کِہیٖنٛۍ نہٕ نہَ نہَ کِہیٖنٛی تَتھ چھِنہٕ اَگر نہٕ تَتھ سُہ تاپھ تہِ آسہِ نا دۄہَس راتس سُہ حظ چھُ یِتھٕے کٔنۍ باسان یِتھٕ کٔنۍ آ نیچرل دَرمُن چھُناہ باسان قۄدرٔتی گاسہٕ بَرابر چھُو تاپس کیٛو یَتھ اوٚبرس منٛز ہِوُے کلر سُہ چھُ یِوان تَتھ تہِ تَتھ منٛز تہِ چھِ وارِیاہ قٕسم سُہ چھُ یِوان مان ژٕ پُلاٹ تہِ سُہ ہٮ۪کو أسۍ مطلب سُہ ہٮ۪کو تُہۍ پنٕنہِ چۄیسہِ پٮ۪ٹھ لٲگِتھ سُہ ہیٚکو أڈس لٲگِتھ سِنتھِٹِک أڈس نیچرل أڈس مطلب ڈِوایڈس منٛز چھُ سُہ یِوان آ بہٕ ونہو تۅہہِ بیٚیہِ ؤنۍتَو مےٚ یہِ گۄڈٕ ؤنِو تُہۍ مےٚ یہِ لِسٹُک پوش کیٛاہ قٕسم چھِ تۅہہِ لاگٕنۍ

نہَ نہَ کِہیٖنٛۍ نہٕ ؤچھِ حظ پوشن تہِ چھِ آسان قٕسم حظ یِم روزنو تۅہہِ یِتھٕ کٔنۍ بَہارس مطلب یُس یہِ بہار چھُناہ آسان تقریٖبن حظ یوٚتانۍ یہِ رٮ۪تہٕ کول یا کیٛاہ چھِ ونان أسۍ آٹم سیٖزن آ سیٹمبرس تام سیٹمبرس تام روزان تِم اَصٕل پٲٹھۍ نٮ۪چرل کیٛاہ روزان پتہٕ مطلب پَتہٕ چھِ تِمن تھوڑا محنتہِ رژھ حظ کَرٕنۍ پانہٕ یہِ کہِ وارِ چھِ کَران ژوٗر ووٗر چھِ کَران پوشن تِم روزان بَرابر بَرابرچھِنہٕ باہَن رٮ۪تن روزن باہ باہن رٮ۪تن روزن نہٕ بَرابر پوش آ آ آ رٮ۪تہٕ کالہِ رٮ۪تہٕ کالہِ کھسان تَتھ پانے تَتھ چھِ صِرف یِژٕے اوت کٲم کَرٕنۍ یہِ کیٛاہ چھُ اَتھ ناو تَتھ چھِ رٮ۪تہٕ کالہِ یُتھٕے واتہِ نا تَتھ چھِ ژوٗر ووٗر کَرٕنۍ بیٚیہِ نہٕ کِہیٖنٛۍ بہٕ کَرہو تُہۍ کٲم بہٕ کَرہو تُہۍ کٲم آ تُہۍ کَر چھُو گَرِ آسان اِنشااللہ ژٔنٛدٕروارِ ہٮ۪کھا بہٕ تیٚلہِ اور یَتھ بہٕ دِمہٕ اَتھ نظر اَتھ چل چَلو چَلو ٹھیٖک چھُ چل چل چَلو ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ حظ بِہِو